سٲنِس ڈِسٹِرٛک پُلوٲمِس منٛز چھِ واریاہ قٔدیٖمہٕ سایٹ واریاہ قٔدیٖمہٕ جایہِ یِم پرٛانہِ کالہٕ آسمَژ چھِ ییٚلہِ ییٚتہِ واریاہ بادشاہو چھُ حُکمرٲنی کٔرمٕژ تِمو منٛز چھُ واریاہ مَنٛدَر چھِ اَکھ مَنٛدَر چھُ پایرَس منٛز بیٛاکھ مَنٛدَر چھُ کھِرٛوٕ یَتھ وَنان چھِ جَوالا مُکھی ٹٮ۪مپٕل بیٛاکھ چھُ ییٚتہِ بیٛاکھ اَوَنتی پورہ چھُ بیٛاکھ تَتھ چھِ وَنان اَوَنتِشور ٹٮ۪مپٕل أسۍ ییٚلہِ تور گژھان چھِ یِمَن جایَن اَسہِ چھَنہٕ پٮ۪وان پٔرمِشَن ہیٚنۍ کیٚنٛہہ أسۍ چھِ البتہ گژھان تِمَن جایَن وٕچھان چھِ کیٛاہ کیٛاہ چھُ اوسمُت پرٛانہِ کالہٕ یِم جایہِ چھِ پُلوٲم ڈِسٹِرٛکَس واریاہ تھوٚد تہٕ بوٚڈ بَناوان یِمو جایو سۭتۍ چھِ ہٮ۪کان أسۍ ؤنِتھ زٕ پرٛانہِ کالٕکۍ یِم مہراجا بادشاہ چھِ حُکُمران چھِ ٲسۍمٕتۍ تِم چھِ ٲسۍمٕتۍ پُلووم ڈِسٹِرٛک تہِ آمٕتۍ خلق ییٚلہِ گژھان چھِ اَوَنتی پورہ یُس ٹٮ۪مپٕل چھِ تور چھِ ہٮ۪کان أسۍ اَصٕل پٲٹھۍ گٔژھِتھ تہٕ وٕچھِتھ یُس بیٛاکھ ٹٮ۪مپٕل کھِرٛوٕ چھُ تور تہِ چھِ ہٮ۪کان أسۍ گٔژھِتھ تہٕ وٕچھِتھ اَسہِ چھَنہٕ پٮ۪وان کٲنٛسہِ تہِ پٔرمِشَن ہیٚنۍ کیٚنٛہہ کہِ زِ أسۍ اَژوا اور مَنٛدِر کِنۍ نہٕ